مےٚ اوٚن رِفرِجریٹَر مےٚ آو امہِ سۭتۍ واریاہ فٲید آو مطلب سٲری چیٖز چُھس بہٕ تتھ منٛز تھاوان تم چھِ روزان ٹھنڈ گرمَس منٛز آسہِ تِم خراب گژھان مگر وۄنۍ چھِ روزان تمِ ٹھیٖک